یِم تہِ گامَن منٛز لَکٕٹۍ چھِ تِمَن چھِ واریاہ پرٛابلِم پیٚوان فیس کَرٕنۍ اَکھ سیوٗٹیبٕل لایِف پاٹنَر ژھانٛڈنہٕ خٲطرٕ کیٛازِکہِ لُکھ چھِنہٕ لُکھ چھِ کَران ہیٚرِ پٮ۪ٹھ مایگریٹ بۄن ہیرِ پٮ۪ٹھ چھِ تِم وَسان بۄن گامَن منٛز بَسنہٕ گامٕکۍ چھِ مطلب ہیٚرِ بیکوٲڈ ایٚریاہَن ہِنٛدۍ چھِ وَسان سِٹیَن منٛز بَسنہٕ کیٛازِکہِ فیٚسَلٹی چھِنہٕ آسان اَتہِ یِمَن بیکوٲڈ ایٚریاہَن منٛز تِژھ خاص کِہیٖنۍ اِتھ کٔنۍ زَن بہٕ تِم ایٚکزامپٕل اَسہِ ہیٚرِکَنی چھُ اَکھ گام تہٕ تِمَن چھِ پرٛپ تِمَن چھِ ٹرٛانَسپوٹ پرٛابلِم تَتہِ چھِ کھَسان دۄن ژۄَن گَنٹَن منٛز چھِ کھَسان اَکہِ لَٹہِ گٲڑۍ تہٕ تَتھ گاڑِ تہِ چھِ آسان واریاہ زیادٕ اوٚوَر لوڈ اَگر تِمَن پٔژھۍ گژھَن تِم پٔژھۍ چھِ بِچٲرۍ آسان گَرِ سُلی درٛامٕتۍ مگر تِم چھِ تور لیٹ واتان واریاہ مُشکِلاتَن ہُنٛد سامنہٕ پیٚوان کَرُن اگر زَن نہٕ تَتٮ۪ن گٲڑۍ آسٮ۪کھ ایٚوَلیبٕل تِمَن چھُ پیٚوان پیدل کھَسُن زٕ ژور کِلوٗمیٖٹَر یا تَتہِ کٮ۪ن شُرٮ۪ن چھِ پیٚوان واریاہ کھَسُن پَرنہِ وَسُن پیٚوان تَتہِ پٮ۪ٹھ یۄس تہِ تَتہِ یۄس تہِ لَکٕٹۍ جَنریشَن چھِ تِمَن ہٕنٛدۍ خٲطرٕ چھِ واریاہ واریاہ زیادٕ پرٛابلِم کیٛازِ ییٚلہِ نہٕ گٲڑۍ آسیٚکھ کِہیٖنۍ تِم بِچٲرۍ چھِ آسان ہُہ تہِ تھٔکِتھ کٔرِتھ سکوٗلو پٮ۪ٹھ کالجو پٮ۪ٹھ آمٕتۍ پَتہٕ چھِ تِمَن پیٚوان بیٚیہِ پایدَل کھَسُن تہٕ تِمَن چھِ گژھان تمہِ سۭتۍ واریاہ زیادٕ پرٛابلم یا یِتھ کٔنۍ زَن پوٚژھ چھِ یِوان تَتہِ کٮ۪ن چھُنہٕ تِمَن چھُنہٕ کانٛہہ دُکان تَتہِ نَسَن نہ چھُکھ کینٛہہ نہ چھُکھ دُکاندار نہ چھُکھ کانٛہہ بیکری وول نہ چھُ کانٛدُر کٕہٕنۍ چھُکھ نہٕ تِمَن چھُ پیٚوان سورُے سِٹیو پٮ۪ٹھَے کھالُن اِسلیے چھِ تَتِکۍ لُکھ کَران پرٛفَر بۄن بۄن کُنُے بَسُن مگر یُس نہٕ وۄَنۍ بِچور چھِ ہٮ۪کان بۄن سیٚٮٹٕل گٔژھِتھ کِہیٖنۍ تِمَن خٲطرٕ چھِ واریاہ مُشکِل گَژھان تِم اگر کورِ گَرو مَنٛز کَڑان تہِ چھِ مگر تِمَن چھِ گَژھان کٲم تِمَن چھِنہٕ دِوان تِتھ کٔنۍ رِشتہٕ کِہیٖنۍ کیٛازِ آز چھِ آز اگر رِشتہٕ کَرَن آز چھِ وٕچھان دَاہ چیٖز أکِس کورِ گۄڈنِچ کَتھ چھِ سٮ۪ٹٕل چھِ وٕچھان یِمَن چھا فیسَلٹی یِمَن چھا اَتہِ چھا آب اَتہِ چھا ہُہ یہِ یہِ تَتہِ چھُنہٕ آب تہِ کِہیٖنۍ تَتہِ چھِ پٔسِتھ لُکھ مگر تَتہِ چھِ یِہے ؤنۍ چھَنہ تَتہِ تِژھ بےدٲری لُکَن منٛز کِہیٖنۍ تہِ